اَسلامُ علیکُم تُہۍ چھُو ٹھیٖک اَصٕل پٲٹھۍ چھُو حظ آ الحمدُاللہ تُہۍ چھُو ٹھیٖک آ اَلحمدُاللہ تُہۍ چھُ حظ اٮ۪کٕسٹر اٮ۪کٕسٹَیٹَر صٲب چھُوٕ آ اَسہِ حظ اوس اَصٕل اَصٕل اوس اَسہِ یہِ مِٹیٖریل ضروٗرت حظ اَسہِ اوس گَرِ مکان بناوُن اَسہِ اوس اَمہِ خٲطرٕ مِٹیٖریل ضروٗرت سَر اَ آ اَسہِ چھُ اَسہِ بوٚلڑَر تہِ ضروٗرت سٮ۪کھ تہِ ضروٗرت کرٛیشَر تہِ ضروٗرت سیٖمَٹ تہِ ضروٗرت اَسہِ چھِ سورُے کیٚنٛہہ ضروٗرت زیادٕ پہن چھِ بولڈَرٕے اَسہِ ضروٗرت آ بِلکُل تُہۍ ؤنۍتَو اَسہِ ریٹ ویٹ کیٛاہ چھِ گژھان تہٕ ٹریکٹَر کۭتِس چھُ بنان تہٕ گٲڑۍ کۭتِس چھِ بنان حظ اَکھ یہِ ٹِپَر نقریٖبَن حظ آسَن اَسہِ گاڑِ دَہ ترٕٛہ ضروٗرت حظ آ آ بولڑَرٕے یٲتٮ۪ن حظ آ سٮ۪کھ تہِ چھِ اَہَن حظ سٔہ زیادٕ پہن چھِ بولڈٕرٕے گۄڈٕ ضروٗرت سٮ۪کھ تہِ چھِ ضروٗرت تہٕ تہِ یہِ کرٛیشَر تہِ چھِ ضروٗرت حظ اَہَن حظ آ گۄڈٕ تُلَو أسۍ بولڈَر تُہۍ ؤنۍتَو ریٹ گۄڈٕنٮ۪تھ تہٕ پتہٕ وُچھٕو أسۍ کیٛاہ حِسابہٕ یِیہِ اَسہِ تُہۍ ؤنِو اَسہِ دۄشوٕنی ہٕنٛز ریٹ یُس اَسہِ جینِوَن باسہِ أسۍ تُلَو سُے پتہٕ پَنٛداہ شیٚتھ رۄپیہِ فاینَل حظ یہِ چھُ واتہٕ ناوُن راوَلپوٗر اَچھا گٲڑی پےٚ ژور ساس نہَ حظ نہَ یوٗتاہ یہِ چھُ واریاہ زیادٕ درٛۅگ گژھان اَسہِ اَسہِ ہے یوٗتاہ نٔزدیٖک چھُ یہِ اَسہِ کیٛازِ چھِ ییٖژاہ ریٹ گژھان اَتھ گاڑِ نہَ حظ اَچھا اَگر أسۍ گٲڑۍ اَنَو پَنٕنۍ تیٚلہِ کۭتِس پیٚیہِ اَسہِ یہِ

اَچھا ٹھیٖک چھِ چلو أسۍ حظ کَرَو مشورٕ أسۍ وُچھَو تہٕ سٮ۪کہِ کیٛاہ چھُ ریٹ تھٲومٕژ سٮ۪کہِ کیٛاہ قۭمتھاہ چھُو تھوٚومُت سٮ۪کہِ گٲڑۍ حظ کِنہٕ ٹریکٹَر نہَ حظ سٮ۪کھ حظ چھِ اَسہِ واریاہ زیادٕ درٛۅج گژھان تہٕ کَنٮ۪ن اَچھا اَچھا تُرٛواہ ساس اَہَن حظ آ لوڈ تہِ گژھِ نا آسُن ٹھیٖک ٹھاک چلو أسۍ حظ کَرَو گَرِکٮ۪ن سۭتۍ مَشوَر تہٕ أسۍ کَرَو تۅہہِ تیٚلہِ کال واپَس اَدٕ حظ ٹھیٖک چھُ اَسلامُ علیکُم